آز ونہو تۄہہِ بہٕ ہنٛدوستان چہِ پانٛژن رِیاستن ہُنٛد ناو گۄڈنیُک اکھ گے جعمو اینٛڈ کشمیٖر دویِم اکھ گوٚو دہلی ترٛیٚیِم اکھ گوٚو کیرلا ژورِم اکھ گوٚو یو پی پوٗنٛژِم اکھ گوٚو ۂریانہ